مےٚ یُس نوٗر احمد صٲب چھِ سٲنۍ کٲشِر گایک تِم چھِ مےٚ واریاہ پَسنٛد کیازکہِ تِم چھِ سون کٲشُر کَلچَر پرٛموٹ کَران